اَسہِ ہسا چھِ کۄکرن گَرِکۍ ٹھوٗل دِوان پتہٕ ہسا چھِ تِم پوٗتۍ کَڑان تِم ہسا چھِ أسۍ پَتہٕ تھاوان جالہِ مٔڑِس منٛز بنٛد تِمن ہسا چھُ نوٗل نِوان کاو نِوان لٲش نِوان اگر نؠبر ترٛاوہوکھ تھاوان چھکھ جال مٔڈِس منٛزٕے بنٛد یوٚتانۍ تِم بٔڑۍ چھِ گژھان پَتہٕ چھِکھ ترٛاوَان یَلہٕ دٔیِم ہسا چھِ گُپن أسۍ اگر نؠبر چھِ گژھان اَسہِ ہسا چھُ گُپنن ہٕنٛدۍ خٲطرٕ گرِ مۄہنیو تھومُت سُہ ہسا چھُ سون گُپنس واتان کران اَصٕل پٲٹھۍ ترٛیش دِوان گاسہٕ ترٛاوَان گٲو گُچھن کران چھُکھ اَصٕل پٲٹھۍ محنت پَرُس ہسا ؤژھ تِمن گُپنن بؠمٲرۍ اَسہِ ہَسا اوٚن پَتہٕ ڈاکٹر تِم پھؠفر درٛٲوِتھ تہٕ کٔرِکھ ہسا تٔمہِ اِنجکشن ونجکشن کٔرِکھ ڈاکٹرو دتۍ ہکھ دوہ ووہ ٹیٖم سوٗزُکھ نؠبرٕ کوٚر ہؠکہٕ علاج تہٕ أڑۍ ہسا موٗدۍ تہٕ أڑۍ بَچے اَصٕل پٲٹھۍ